توہہِ چھُو مےٚ وَنٕنۍ پانٛژن سِٹیٹَن ہِنٛدۍ ناو یِم سٲنِس مُلکَس منٛز چھِ گۄڈنِکُے چھِ یِوان یہِ سون اَسہِ سٲنۍ سِٹیٹ چھِ جموں کشمیر سُہ چھِ مےٚ واریاہ خۄش کَران تِکیٛازِ یَتھ منٛز چھِ واریاہ واریاہ خوٗبصوٗرت جاے بیٚیہِ چھِ یہِ وٲلڈَس منٛز یُس سون یہِ کشمیٖر چھُ یہِ چھُ مشہوٗر وٲلڈَس منٛز اَمہِ کہِ خوٗبصوٗرتی سۭتۍ تہٕ مےٚ چھِ واریاہ فخٕر تِکیٛاہ مطلب ٹیوٗرِسٹ چھِ یور وٕچھنہِ یِوان تہٕ اَسہِ چھُ سورٕے ییٚتنٕے برٛونٛہہ کَنہِ أسۍ چھِ واریاہ خۄش کَران یُتھُے أسۍ کُن کُن چھِ ییٚتہِ گَژھان کُنہِ جاین اَتہِ چھُ بیٚیہِ چھُ جموں تہِ اَتہِ کشمیٖر چھُ یا اَسہِ چھِ ونٛدَس منٛز سردی ییٚتہِ آسان أسۍ چھِ پنٛنِسٕے سِٹیٹَس منٛز جوٚم کُن تَران تہٕ پتہٕ چھِ رٮ۪تہٕ کالَس منٛز واریاہ گَرم آسان تَتہِ تہٕ آسان چھِ أسۍ پنٛنے سِٹیٹ کشمیٖرس منٛز یہِ چھِ مےٚ اَمہِ موٗجوٗب زیادٕ خۄش کَران دوٚیِم چھِ یِوان ممبَے ممبَے چھِ اَتہِ چھِ واریاہ واریاہ یِم خوٗبصوٗرت جایہِ چھِ ممبیہِ منٛز اَتہِ اَتہِ چھِ بیٚیہِ واریاہ اَسہِ پٕلیر تہِ کِرٛکٮ۪ٹٕکۍ یِم مےٚ خۄش چھِ کَران تہٕ ممبَے چھِ مےٚ اَمہِ موٗجوٗب اَمہِ موٗجوٗب واریاہ خۄش کَران تہٕ ترٛیٚیِم چھُ سون یُس سانہِ اِن سٲنِس اِنڈِیاہس چھِ کٮ۪پٹٕل سَہ گٔے دہلی اَتہِ چھِ سَڑکہٕ چھِ آسان واریاہ صاف اَتہِ چھُ واریاہ خوٗبصوٗرت جاے یِم وٕچھنہٕ خٲطرٕ چھِ اَتہِ اَتہِ تہِ چھِ واریاہ ریٚلجَس پٕلیسٕز چھِ اَتہِ واریاہ مُسلمانَن خٲطرٕ ہیٚنٛددٮ۪ن خٲطرٕ یا سِکسہٕ سِکَن خٲطرٕ واریاہ واریاہ اَصٕل جایہِ چھِ اَتہِ بیٚیہِ اَتہِ چھِ واریاہ اَصٕل چیٖز تہِ مِلان تہٕ سَستہٕ تہِ چھِ اَتہِ مِلان یہِ چھِ مےٚ اَمہِ موٗجوٗب زیادٕ خۄش کَران تہٕ ژوٗرِم چھُ پنجاب پنجاب یُس چھِ یہِ چھِ مےٚ واریاہ خۄش کَران اَتہِ چھِ گولڈَن ٹٮ۪مپٕل چھُ اَتہِ اَتھ منٛز چھُ امرِتسر بیٚترِ یِوان ییٚتٮ۪ن جَلیا والا باغ چھُ اَتہِ یور أسی گَژھان چھِ اَ یہِ چھِ واریاہ خۄش مےٚ کَران اَمہِ موٗجوٗب تِکیٛازِ اَتہِ چھُ واریاہ واریاہ خوٗبصوٗرت جاے بیٛاکھ چھُ گووا اَتہِ چھِ واریاہ اَتہِ چھِ واریاہ بیوٗٹی چھِ اَتہِ گووہس منٛز واریاہ یہِ چھُ مےٚ تَمے موٗجوٗب خۄش کَران اَتہِ چھُ بیٖچ تہِ چھُ اَتہِ اَتہِ چھُ اَسہِ مٔنٛزۍ مٔنٛزۍ نظر تہِ دِوان یہِ چھُ مےٚ اَمے موٗجوٗب واریاہ خۄش کَران